یِم ہسا یِم فِشری قانون چھِ آمٕتۍ بناونہٕ ہنٛدوستانَس منٛز بیٚیہِ سٲنِس کشمیٖرَس منٛز ییٚمہِ سۭتۍ یِمَن گاڈَن ہُنٛد ایریا یِم محفوٗظ چھِ روزان اَسہِ ہسا چھِ پٮ۪وان ییٚلہِ اَسہِ کُنۍ جایہِ آسہِ گاڈ رَٹنہِ گژھُن اکھ لایسٮ۪نٕس چھِ پٮ۪وان بناناوٕنۍ یُس لوکل فِشریٖز ڈپاٹمٮ۪نٛٹ آسہِ تِم چھِ دِوان سۄ لایسٮ۪نٕس بنٲوِتھ سُہ چھِ آسان دۄہس خٲطرٕ ویلِڈ اَمہِ سۭتۍ ہسا پیوٚو ورایاہ اصٕل ہسا چھِ یِم لا یُس ییٚتہِ بنووُکھ یہِ نَہ سا اوس کانٛہہ تہِ گژھان تہٕ رنان گاڈ رٔٹِتھ تہٕ تِم ہسا ٲسۍ تِم تِہٕنٛز نَسلٕے وٕڑان تِمو دریاوو منٛزٕ یُس ہسا یہِ چیٖز کوٚر یہِ گورمٮ۪نٛٹن یہِ ہسا چھِ واریاہ اصٕل بیٚیہِ ہسا چھِ أڑۍ أڑۍ چھِ وٕنۍکٮ۪ن تہِ اَمے آیہِ رٹان گاڈٕ ڈپاٹمٮ۪نٛٹ آف فِشریٖز پَزَن واریاہ تِم قدم تُلٕنۍ ییٚمہِ سۭتۍ یِمہٕ یِم گاڈٕ محفوٗظ یِن تھاونہٕ تِمن ہسا پَزَن ہَر کُنہٕ دریاوَس منٛز ییٚتہٕ یِم گاڈٕ لبنہٕ چھِ یِوان یِم گاڈٕ لبنہٕ چھِ یِوان تٔتی ہسا پَزَن تِمَن پنٕنۍ آفِشلٕز تھاوٕنۍ کیٛازِ تِمہٕ ہٮ۪کن چَک کٔرِتھ ہَر کٲنٛسہِ چھےٚ پَنُن یہِ لایسٮ۪نٕس چھےٚ یِمَن گاڈٕ رَٹنہٕ خٲطرٕ کِنۍ نَہ یُتھُے ہسا مطلب بہٕ تہِ چھُ مےٚ تہِ ٲس نہٕ پَتَہ کیٚنٛہہ اَتھ چھِ پٮ۪وان یِم لایسٮ۪نٕس بناوٕنۍ اَسہِ گاڈٕ رَٹنہٕ خٲطرٕ گوس بہٕ تہِ لوکَلٹی منٛزٕے اَکہِ دۄہ گاڈٕ رَٹنہٕ خٲطرٕ تَتہِ سا اوس فِشریٖز اکھ آفشَل تٔمی سمجھونَس بہٕ پتہِ ییٚمہِ آے چھُ آسان اَتھ بناوٕنۍ لایسٮ۪نٕس سُہ چھِ دۄہسٕے خٲطرٕ ویلِڈ آسان بیٚیہِ ہسا گوٚو واریاہ اصٕل اگر أسۍ گۄڈَے تھاوو سُہ لایسٮ۪ںٕس بنٲیِتھ تہٕ پَتہٕ رَٹو گاڈٕ تتھ چھِ آسان خٲلی تِژَے گاڈٕ رَٹنہِ شےٚ گاڈٕ چھِ آسان شاید تِمہٕ دۄہَس پٮ۪ٹھ ہٮ۪کو أسۍ رٔٹِتھ یہِ ہسا چھِ اصٕل چیٖز اکھ ییٚمہِ سۭتۍ اکھ پنٕنۍ یِم اَسہِ فِشریٖز بچاوو